یہِ چھِ عیٖذٕ زٕ بناوان ییٚلہِ لۄکٕٹ عیٖد چھِ آسان ییٚلہِ روزٕ چھِ مۄکلاوان دٔرِتھ پتہٕ چھِ سُہ پٔتۍ نیٚماز پران چھِ گژھان نیٚماز دَہہِ نَیہِ بَجہِ تورٕ چھِ یِوان چھِ کھیٚوان بَتہٕ بَتہٕ چھِ کھیٚوان چھِ کَران قۄربان پتہٕ چھِ پران بییٚہِ نیٚماز چھِ یہِ سِیُن بٲگراوان أڑۍ چھِ بٲگراوان نیٚمازِ برٛونٛٹھ أڑۍ چھِ بٲگراوان نیٚمازِ پَتہٕ چھِ بٲگراوان لۅکچہِ عیٖذ دۄہ چھِ أسۍ یا سا یہِ أسۍ یِم سِنۍ وِنۍ بناوان ییٚلہِ ماہِ صیامُن ریٚتھ چھِ دَران پتہٕ چھِ سِنۍ وِنۍ بناوان باضٲبطہٕ پٲٹھۍ ییٚلہِ یہِ ہسا یہِ ہُہ چھُ آسان مہراج عالم چھُ آسان چھُ یہِ آسان بوٚڈ دۄہ چھِ یِوان پٔژھۍ چھِ بَناوان سِنۍ ماز چھِ رَنان کۄکر چھِ رَنان رِستہٕ چھِ رَنان چھِ پٔژھۍ یِوان چھِ کھیٚوان یہِ ہَسا یہِ دۄشوٕنی گوٚو مہراج عالم ییٚلہِ عیٖدِ مِلاد چھُ آسان تَمہِ دۄہ تہِ چھِ شَب کَران پٔژھۍ چھِ یِوان چھِ یہِ ہَسا یہِ بناوان واریاہ سِنۍ چھِ گژھان یہِ ہَسا یہِ پٔژھۍ ماز چھَ اَنان کۄکر چھِ انان رِستہٕ چھِ اَنان کَباب چھِ اَنان چھِ کھیٚوان اَسہِ چھِ یِم پَسنٛد یِم چیٖز نوروز ییٚلہِ چھُ آسان چھِ أسۍ وَوان سٲری بیٚٲلۍ ہاکہٕ بیوٚل وَوَو مُجہِ بیوٚل وَوَو گۄگجہِ بیوٚل وَوَو مرژانٛگن بیوٚل وَوَو یِمٕے چیٖز چھِ نوروزُک دۄہ وَوان أسۍ یا سا یہِ چھُ پتہٕ پٲداوار اَسہِ ؤرۍ یَس نیران چھِ کھیٚوان اَصٕل پٲٹھۍ چھِ أسۍ گرُک سکوٗن کَران تٔتھۍ پٮ۪ٹھ ٹٮ۪کرِ ہُنٛد ہُتھٕ کٔنۍ چھِ بَتہٕ وَتہٕ چھِ اَنان أسۍ ہُتھٕے کُنۍ تَنہٕ ٲسۍ کَماوَن گَرے اوس آسان ٲبی تَتھ درٛیٚنٛٹھ کُلۍ تِمَن کُلیٚن چھِ ژوٗنٛٹھۍ وَسان تِم چھِ کٕنن وۄنۍ چھِ أسۍ اَنان مٔلی بَتہٕ وتہٕ تہِ کھیٚوان تِمٕے ژوٗنٛٹھۍ چھِ أسۍ والان سوزان نیٚبر یِوان کٕننہٕ تِمنٕے پۅنٛسن چھِ أسۍ پتہٕ یہِ توٚمُل ووٚمُل اَنان تہٕ اَدٕ کیٛاہ یِہَے چھِ أسۍ گامٕکۍ کَران کار یِتھٕے کُنۍ چھِ أسۍ پَکان برٛونٛٹھ کُن نتہٕ ہیٚکو نہٕ پٔکِتھ کیٚنٛہہ